اَلسلامُ علیکُم سَر آ تُہۍ چھُو وعلیکُم اَلسلام تُہۍ چھُو حظ سَر ٹھیٖک آ ٹھیٖک حظ گَرِ چھُو حظ سٲری ٹھیٖک بہٕ حظ بِہتھٕے مےٚ کَریمو تۄہہِ اوترٕ آلَو تہِ مگر تۄہہِ اوسوُ شایِد کلاس چلان اچھا اچھا کٲم حظ چھِ واریاہ ییٚتہِ پٮ۪وان مےٚ چھِ پٮ۪وان کُنٕے زوٚنُے کٲم کَرٕنۍ اَدٕ کیٛاہ کَتہِ حظ مطلب تِم چھِ سٲری أڑۍ ژلان ہُپٲرۍ أڑۍ ژلان یُپٲرۍ تۄہہِ حظ توہہِ آسیو پانہٕ تہِ کَنٛٹِنیُو وُچھٕمُت مطلب بہٕ کوٗتاہ یہِ چھُس آسان اچھا

اَدٕ کیٛاہ مےٚ وَنے أمِس حظ وَنیم یُس سُہ مطلب ہُتھ یَتھ بی سیٚکشَنَس ٹٮ۪نتھٕکِس اوس کَنٛٹِنیُو صَفٲیی کران تٔمِس ووٚن مےٚ اوٚترٕ اَتھ کٔریُو اَتہِ یہِ سَرَن ٲسۍ کَمپٕلین تہِ کٔرٕمٕژ تٔمۍ بہٕ کَرا بہٕ کَرٕ ہہ تَتھ پانَے تہِ مگر بہٕ اوسُس یورٕ پانہٕ حظ وُچھنا بہٕ کَپٲرۍ اوسُس آوُر اَدٕ حظ گیٹَس پٮ۪ٹھ شُرۍ چاے یورٕ چھِنہٕ مےٚ چاے مطلب تٔمۍ آیہِ ٲس نہٕ مےٚ تگان مطلب کَرٕنۍ حظ سَر کِہیٖنۍ پٔتۍمہِ ساتہٕ تہِ وَنے نا مےٚ پَتہٕ ییٚلہِ نہٕ حظ سُہ مطلب کِہیٖنۍ سُہ حظ وُچھ مطلب رٮ۪تھ گوٚو مےٚ کُنٕے زوٚنُے ییٚتٮ۪تھ نہ یورٕ یورٕ اوترٕ بیٚیہِ حظ سُہ سٮ۪لری ہُنٛد اِشوٗ تہِ حظ اوس تھوڑا یہِ سانِس پٮ۪ٹھ کِہیٖنۍ سَر مےٚ اوترٕ حظ وَنے مےٚ ہُمِس بیٚکِس یُس حظ مےٚ سۭتۍ اوٚسُو تۄہہِ تھومُت تٔمِس وَنے مےٚ اوترٕ تٔمِس وَنے مےٚ اوترٕ سیوٚد تہٕ تٔمۍ دوٚپ اورٕ یہِ چھی ژےٚ مےٚ ووٚنمَس اَدٕکیٛاہ اگر یہِ کٲم کَرٕ بہٕ بیاکھ کَر ژٕ مگر تٔمِس اورٕ چھُنہٕ مطلب سُہ تٔمۍ حظ کوٚر سُہ روبہ ہیُو توٚرٕ نہ اَتھ چلو بہٕ حظ چھُس تیٚلہِ ژےٚ پٮ۪ٹھ بروٗسہٕ کران وُچھو نہ بہٕ تہِ نہ حظ ٹھہریاوُس نہٕ پَتہٕ آلَو کَرنَس کِہیٖنۍ مےٚ دوٚپ نہ اَتہِ چھِ شُرۍ گژھان بہٕ حظ آسہٕ ہہ کُنہِ جایہِ کٲم کران چلو ٹھیٖک حظ چھِ سَر شُکریہ سَر اَدٕکیٛاہ اَلسلامُ علیکُم سَر